ہیٚلو اَسَلامُ علیکُم تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھی چھُو تۄہہِ چھُو فروا ہنٛز ممی تُہۍ چھُو تۄہہِ چھُو ٹھیٖک اَصٕل پٲٹھی چھو آ آ بَس شُکُر خۄدا صٲب مےٚ اوسُو اَتھ منٛز اَکھ تۄہہِ ڈایری پٮ۪ٹھ تہِ مٮ۪نشَن کوٚرمُت مےٚ کوٚرمُت اِسلیے کال کہِ أمِس چھُ اوترٕ کینٛہو دۄہو پٮ۪ٹھ واریاہ زیادٕ لِینِیَنسی چھا یہِ آز وٕ بیٚیہِ چھَنہٕ یہِ تِتھ پٲٹھۍ پَران واپَس کِہیٖنۍ نہٕ أمِس کیٛاہ دٔلیل چھُ اَہَن حظ یقیٖن یقیٖن اچھا ٹھیٖک اَہن حظ پوٚز چھُ البتہ وَنۍ چھِ اٮ۪گزام یِن وٲلۍ أمِس گژھِ مہربٲنی تہٕ مہربٲنی کٔرِتھ گاڑِنَس کَرٕنۍ گاڑِ مےٚ ٲس أمۍ سٕنٛز شِکایت آز تام زٕہٕنۍ تہِ آمٕژ البتہ اوترٕ کیٚنٛہہ ہَفتو پٮ۪ٹھ کوٚر مےٚ أمِس نوٹٕس کہِ یہِ چھِ آز اِتھ پٲٹھۍ آسان اَسہِ سٲنِس سکوٗلَس چھِ یِہِنٛدِۍ سۭتۍ شوٗب اَدٕ حظ چلو چلو اسلام علیکُم اسلام علیکُم